اگر أسۍ لوکل مکانن ہٕنٛز کتھ کرو لوکل مکان تہِ چھِ ییٚتہِ کم کینٛہہ ایٚویلیبٕل یِم ییٚتہِ لٕکَن خٲطرٕ چھِ مطلب ریٚنٹس پٮ۪ٹھ دِنہٕ خٲطرٕ تیار آسان وۄنۍ گوٚو یِم یور یِوان چھِ موٚزوٗرۍ کرنہِ تِمن چھِ پٛرٮ۪تھ کُنہِ گامَس منٛز چھِ کینٛہہ گرٕ آسان یِمَن کینٛہہ الگ مکان چھِ تھٲے مٕتۍ آسان یمن منٛز تِم ڈیرس بہوان چھِ وۄنۍ گوٚو اگر اکھ ٹوٗرسٹ یٖی تٔمِس خٲطرٕ چھِ واریاہ کم جگہ ڈسٹرک شُپینَس منٛز لبنہٕ یِوان تِکیازِ اکھ ٹوٗرسٹ چھُ کران اصل فیسلٹیٖز پننِس پننہِ گرٕ کھۄتہٕ واریاہ بہتر فیسلٹیٖز چھُ سُہ آسان ایٚکسپیکٹ کران سُہ چھُ سونٛچان آسان کہِ مےٚ میلہِ واریاہ بہتر لیکِن شُپینَس منٛز چھنہٕ تِم چیٖز واریاہ ایٚویٖلیبٕل تِم چھِ واریاہ کم کینٛہہ قٔلیل ایٚویلیبٕل تِم چھِ کم کینٛہہ قٔلیٖل مۄیثر ییٚتہِ ایٚویلیبٕل گژھان وۄنۍ گوٚو اگر أسۍ پرنٕکۍ لحاظ تِکیازِ اکھ سٹوڈنٹ چھُ پرفر کران گرٕے ہیوٗ ماحول سُہ چھُ سُہ ہیٚکہِ کُنہِ تہِ گرس بِہتھ سُہ ہیٚکہِ کُنہِ تہِ گرس ریٚنٹس پٮ۪ٹھ بِہتھ یا پی جی بِہتھ ییٚتہِ تٔمِس آرام سان فیٚسلٹیٖز میلن وۄنۍ گوٚو ٹوٗرسٹس خٲطرٕ چھُ واریاہ مُشکل گژھان ییٚتہِ روزُن تِکیازِ ٹوٗرسٹس خٲطرٕ چھنہٕ واریاہ کم کینٛہہ قٔلیل ہوٹل ایٚویلیبٕل یِم تٔمِس اصل فیسلٹیٖز پرووایڈ کران چھِ